اَسلامُ عَلیکُم سَر دانِش سَر چھِو حظ سَر بہٕ چھُس شاکِر بِلکُل سَر مےٚ اوٗس یہِ کَرُن کَنفٲرٕم مےٚ ؤنۍتَو تُہۍ یہِ رِزلٹ آوا سون ٹُویٚلتھُک چھا اچھا اچھا سَر کیُتھ چھُ کیٛاہ چھُ روٗدمُت رِزَلٹ سون اچھا ٹھیٖک سَر ساینسَس کیٛاہ چھُ روٗدمُت

ٹھیٖک سَر یہِ میٚتھامیٚٹکٕس اچھا اچھا

سَر پیٚپر لیٖکھٲے ٹھیٖک پیِی چھےٚ نہٕ اتھ کیٛاہ دٔلیٖل چھےٚ گٲمٕژن سَمجٕے چھُنہٕ یِوان پیٚپر ہےٚ ٹھیٖک لیٖکھ اصٕل

اچھا اچھا

سَر جیوگرٛافی کیُتھ چھُ روٗدمُت سَر یِمَن جیوگرٛافی اوس اَسہِ ایٚکچُولی سَر اصٕل سُہ اوس پَرٕناون ٹھیٖک پٲٹھۍ تَمہِ موٗجوٗب چھُ مےٚ باسان سُہ اوس اصٕل پٲٹھۍ پَرٕناوان سَمجاوان وَمجاوان اصٕل تَمہِ موٗجوٗب اصٕل مارکٕس روٗدمُت سَر میٚتھ اوس نہٕ زیادٕ یِوان سَمج وَمِج کِہیٖنٛۍ میے بی تَمہِ موٗجوٗب ما آسہِ سَر اتھ گوٚمُت تیٚلہِ یہِ سُہ اوس نہٕ زیادٕ ویٚسے تۅہہِ تہِ کوٗتاہ اصٕل پیٚپر اے مےٚ اوس باسان تیٚلہِ تہِ یِنَس ٹھیٖک مارکٕس سَر وۅنۍ کٲتیٛاہ چھِ ٹوٹل مارکٕس کٲتیٛاہ چھِ آمِتۍ اچھا اچھا پٲنٛژو ہَتو منٛز ٹھیٖک حظ سَر کٔرِو کوٗشش بیٚیہِ تہٕ مَگر مےٚ کَریے پَنٕنۍ کِنۍ ٹھیٖک اَدٕ حظ سَر ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ چَلو سَر ٹھیٖک چھُ چَلو چَلو ٹھیٖک چھُ